ہیلو وعلیکُم السَلام جِناب ٹھیٖک چھُوا آ ٹھیٖک مےٚ بوٗز مےٚ بوٗز تۄہہِ چھُو یہِ باغ کٕنُن ژوٗنٛٹھۍ باغ یہِ تُہۍ ؤنۍتو مےٚ اَکھ کَتھ کۭتیٛاہ پیٹہِ چھُو تۄہہِ اَچھا پانٛژھ شےٚ ہَتھ پیٹہِ مال چھےٚ صاف اکھ نمبر کوتاہ چھُو تۄہہِ لگ بگ سِکیب وِکیب ما چھِ یِم باقٕے وٮ۪رایٹی چھِوا ژوٗنٛٹٮ۪ن ہٕنٛز یِم آچھا اَچھا ریٹ کیٛاہ چھُو تُہۍ وَنان ژوٗنٛٹٮ۪ن ییٚلہِ صاف آسہِ مال تۄہہِ چھُوا اَمہِ برٛونٛٹھ کٕنۍمٕتۍ پَرُس کٕنیوا ریٹ کیٛاہ آیے صافٕے اوسا سُہ مال نا زٕ نمبر آسا کیٚنٛہہ پیٹہِ اَچھا نہ یِہُس چھُ ویسے یور ٹھیٖک چھُنا اَچھا اَسہِ تہِ گژھِ بٕتھِ یورٕ بَچُن کیٚنٛہہ تہٕ یِم چھِوا ٹنٛگ وَنٛگ چھا کینٛہہ ٲر چھا کینٛہہ آچھا

ٹنٛگاہ ٹنٛگ چھِ أسۍ تُلان ترٛیٚیہِ ہٮ۪تہِ ٲر چھِ ٲر چھُ گژھان یِہوٚے ڈۄڈ ہَتھ پٮ۪ٹھ سِٹاٹ اَتھ چھَنا وَ اَتھ چھَنا مٔزوٗرۍ وُزوٗرۍ چھِ لگان اَسہِ تہِ گژھِ بَچُن کیٚنٛہہ تۄہہِ تہِ گژھِ بَچُن کیٚنٛہہ ژوٗنٹھۍ ہہ ژوٗنٛٹھۍ تُلو یِہوٚے شےٚ ہَتھ سَتھ ہَتھ تام تُلوکھ اَسہِ تہِ چھُنا یورٕ لَیبر لَگان واریاہ اَسہِ تہِ گژھِ پَتہٕ بَچُن کیٚنٛہہ تُہۍ چھِو ہَپٲرۍ چھُ وۄنۍ مان ژٕ موسمی کِنۍ تہِ چھُ یہِ موسم تہِ چھُنہٕ ٹھیٖک روزان کینٛہہ پَتہٕ چھےٚ پَتہٕ بٕتھِ کیٛاہ کَرٮ۪س مودی وَلہٕ أسۍ دِمو أسۍ دِمو تیٚلہِ دۄیہِ ترٛےٚ دۄہ نَظرا أسۍ وٕچھو گۄڈٕ مان ژٕ أسۍ نِمون کانٛہہ نفرَہ سۭتۍ یُس یہِ کَرِ تَشکیٖش کۭتیٛاہ پیٹہِ چھِ کیٛاہ چھِ اَسہِ تہِ گژھِ نہٕ گاٹہٕ گژھُن تۄہہِ تہِ گژھِوٕ نہٕ گژھُن اَسہِ حظ چھُ پاٹنَر تہِ بیٛاکھ اَسہِ حظ کَریو پَرُس تہِ مگر پَرُس روٗد نہٕ پَتہٕ اَتھ مارکیٹ ٹھیٖک کینٛہہ پَرُس گوٚو پَتہٕ گاٹَے اگر بیٚیہِ تہِ کٲنٛسہِ آسِوٕ اَسہِ دِمو اَکہِ دوٚیہِ دۄہہِ أسۍ دِمو نظر أسۍ حظ کَرو بیٚیِس یہِ مطلب اَسہِ چھِ ہُہ اگر تۄہہِ اَتہِ بیٚیہِ کانٛہہ بَرادَر چھُو تٔمِس سۭتۍ تہِ کٔرِو کَتھ أسۍ تیٚلہِ ہُہ اَسہِ چھِ ہیٚنۍ بیٚیہِ سُہ تہِ وٕچھِو تُہۍ کٲنٛسہِ مہ چھُ تہٕ اَسہِ کٔرۍزیو اِنفارم تیٚلہِ أسۍ دِمو نظر اچھا بِہِو رۄبَس